اَلسَلامُ علیکُم کیٚنٛہہ اِنڈیَن آرٹ سِٹایلٕز یِم آز مٔشراونہٕ چھِ آمٕتۍ یِم ڈِس ایٚپیر چھِ گٔمٕتۍ اِنڈیا ہَس منٛز تِم گٔے تَوے تِکیازِ یِم پرٛٲنۍ لوٗکھ چھِ تِم چھِ واریاہ کَم ییٚمہِ کہِ وجہ سۭتۍ یِم آرٹ سٹایلہٕ آے نہٕ لَبنہٕ کیٚنٛہہ اَپناونہٕ کیٚنٛہہ یُس یَنٛگ جَنریشَن چھِ یِم چھِ آز نٔوٕے نٔوٕے یۄس یہِ ٹیٚکنالجیٖز یۄس نیران چھِ یِم چھِ امہِ کہِ وجہ سۭتۍ نوٚو نوٚو آرٹ سٹایلہٕ اَپناوان ییٚمہِ کہِ وجہ سۭتۍ یِم چھِنہٕ یہِ ہیٚکان پرٛٲنۍ آرٹٕس اِنڈیَن آرٹ سِٹایلہٕ پننہِ زِندگی منٛز اَپنٲیِتھ کیٚنٛہہ اسہِ پَزَن یِم پرٛٲنۍ اِنڈیَن آرٹ سٹایلہٕ پننہِ زِندَگی منٛز اَپناوٕنۍ ییٚمہِ سۭتۍ سٲنۍ زِندگی تہِ روزِ خۄشحال سوٗن پٔریٖوار تہِ روزِ خۄشحال